سون یُس ہَسا یہِ أنٛدۍ پٕکۍ ماحول چھُ اَتھ مَنٛز ہَسا چھُ آزکَل یِوان أسۍ وٕچھان یِم ہَسا یہِ گاڑٕ چھِ تِم ہَسا چھِ مَران تِم ہَسا چھِ مَران تکیازِ یُس ہَسا یہِ آلوٗدگی چھِ آبٕچ سۄ ہَسا چھِ بَڑیامٕژ پٔتۍمٮ۪ن کینٛہہ ؤرۍیَن مَنٛز ییٚمہِ وَجہ سۭتۍ یُس گاڑَن ہٕنٛز وٲنٛس چھِ سُہ چھِ کَم گَژھان تہٕ کینٛہہ چھِ مَران یِم گاڑٕ چھِ نہٕ پَتہٕ ہیٚکان پَنٕنۍ نَسل برونٛہہ کُن پَکنٲیِتھ کینٛہہ یِتھ کنۍ اَگَر یی روٗد چَلان یِم ہَسا گَژھَن دٔستی خَتمے